ویسے چھِ سٲنِس گامَس منٛز واریاہ زیادٕ ریٚمِڈیٖز مَشہوٗر کَبزی پھٔٹنہٕ خٲطر ساروٕے کھۄتہٕ بٔڑ ریٚمِڈی چھےٚ یہِ سٲنِس گامَس مَنٛز یِوان ماننہٕ سُہ گوٚو یہِ بٲدیان تریش تَتھ خٲطرٕ چھِ پیٚوان اَسہِ گۄڈٕ بٲدیان اَنُن وارِ منٛز یا اَگر گَر آسہِ سُہ چھُ پیٚوان آبَس منٛز ترٛاوُن یوٗتاہ اِنسان تھایے اَگر لَکٹِس پٔتلَس مَنٛز تھایہِ اِنسان زٕ کَپ آب تَتھ چھِ پیٚوان پَتہٕ گرٛیٚکھ کھالٕنۍ تہٕ اَکھ کَپ چھِ پیٚوان تَتھ شِر کَڑُن اَکھ مطلب اَکھ کَپ چھُ پیٚوان تَتھ یہِ ژٚمبراوُن تہٕ اَکھ کَپ ہٮ۪کو أسۍ پَتہٕ آرام سان چٮ۪تھ یُس سون یڈٕ یہِ چھُ صاف کَران تہٕ بیٚیہِ چھِ سٲنۍ کانسٹِپیشَن پرابلِم تہٕ ختم گَژھان